اسلام علیکُم تُہۍ چھِو حظ رَنٛگ ساز اَسہِ حظ ٲسۍ کَرٕنۍ یِمَن دارٮ۪ن اوس اَسہِ کَرُن رَنٛگ یِمن اوس اَسہِ کوٚرمُت یِم چھِ شیٚشتروٗ دارِ یمن چھِ لٔجمٕژ کھےَ وۅنۍ اگر اَسہِ اوس یِمن کَرُن نَیہِ سرٕ رَنٛگ تہٕ تُہۍ ہیٚکوا یہِ أسۍ چھِ روزان کۄنٛگ آ تُہۍ ؤنۍ تُہۍ کیٛاہ ریٹ ویٹ کیٛاہ چھِو تُہۍ ؤنِو کیٛاہ کۭتِس گَژھِ آ ریٹ بَتہٕ وَتہٕ ہٮ۪تھ چھِوا ہٮ۪وان ٲٹھ شتھ کِنہٕ بَتہٕ وَتہٕ وَرٲے اَچھا نو شتھ چھِ تیٚلہِ مےٚ باسان یہِ چھُ زیادٕ گَژھان ٲٹھ شتھ توتہِ اَچھا ٹھیٖک کر ہیٚکِو وۅنۍ تُہۍ یِتھ لگ بگ کیٛاہ چھُو باسان کر چھَو تۄہہِ فرصت تمہِ کھۄتہٕ جلدی ہیٚکہِ نا تھوڑا گٔژھِتھ اَسہِ ٲسۍ تھوڑا جلدی اَچھا ٹھیٖک تُہۍ مےٚ چھِ یِم تۄہہِ کیٛاہ باسان کُس کَلَر گَژھِ یِمَن وۅنۍ ٹھیٖک کُس اکھ رَنٛگ گَژھٮ۪کھ اَصٕل دارٮ۪ن

سفید چھُنہٕ مےٚ باسان کیٚنٛہہ کیٛازکہِ اَسہِ چھُ مَکانَس تہِ سَفید سُہ گَژھِ نا ہِیٛوُے ہِیٛوُے تھوڑا ؤنِو کیٚنٛہہ اَلَگ بیٚیہِ مَطلَب اَصٕل لیوٚدُرا اَچھا دالچیٖن دالچیٖن رَنٛگ چھُ مےٚ تہِ باسان ٹھیٖک مےٚ باسان تٔتھۍ پٮ۪ٹھ سُے کَرو وُنۍ کٔرۍزیٚو تُہۍ تھوڑا تھوڑا کٔرۍزیٚو کوٗشِش جلدی اَننٕچ یِنٕچ اَچھا ٹھیٖک چھُ تیٚلہِ اَدٕ حظ ٹھیٖک اَچھا